السلام علیکُم آ تُہۍ چھُو حظ ہِنا ٹیلَر وعلیکُم السلام آ تُہۍ چھُو ہِنا ٹیلَر اَہن حظ آ تۄہہِ نِش حظ ترٛاوے اَسہِ اوترٕ ٹی شٲٹ اَکھ سُوناونہٕ خٲطرٕ ہٮ۪لو تۄہہِ نِش حظ تۄہہِ نِش حظ ترٛاوے اَسہِ اَکھ ٹی شٲٹ اوترٕ سُوناونہٕ خٲطرٕ مگر اَسہِ حظ ترٛایا سُہ تۄہہِ نِش اَسہِ حظ ٲس راے کہِ تُہۍ سُیِو تُہۍ اَصٕل پٲٹھۍ مگر تۄہہِ حظ کٔروٕ تۄہہِ یِروِناو سُہ حظ چھِنہٕ واتٲنِیَن نہٕ حظ چھِ تَتھ کَلَے واتان نَہ نالٕے سُہ حظ چھِ بٮ۪کار سُہ ٹی شٲٹ تَتھ حظ چھِ کَمَر تہِ تۄہہِ تھوٚمُت واریاہ ٹایِٹ نہ تُہۍ ؤنِو حظ مےٚ اَکھ اگر تۄہہِ مےٚ میجَرمٮ۪نٛٹ تہِ اوسمو دیُتمُت برابر تۄہہِ کیٛازِ سُوُو پَتہٕ یہِ غلط تُہۍ کیٛازِ حظ چھُو نہٕ پَنٕنۍ غلطی مانان تُہۍ حظ چھُو وۄنۍ زَنا میجَرمٮ۪نٛٹَس منٛز آسیو تۄہہِ اورٕ یورٕ گوٚمُت تۄہہِ چھُو مےٚ غلط سُومٕژ ٹی شٲٹ تۄہہِ حظ چھُو مےٚ غلط سُومٕژ ٹی شٲٹ تۄہہِ حظ تُہۍ کیٛازِ حظ چھُو نہٕ مانان تۄہہِ حظ چھُو مےٚ غلط سُومٕژ سۄ سۄ حظ چھِ ییٖژاہ ٹایِٹ سُہ نہٕ حظ سُہ حظ چھِ ییٖژاہ ٹایِٹ ہے سۄ حظ چھِ ییٖژاہ ٹایِٹ سُہ نہٕ حظ چھِنہٕ مےٚ نِکِس بٲیِس تہِ واتان وۄنۍ تَتھ کیٛاہ کَرٕ بہٕ وٕنۍ سُہ حظ چھِنہٕ کُنہِ لایَک ہے میجَرمٮ۪نٛٹَس منٛز حظ چھِ گژھان اورٕ یورٕغلطی مٲنِو حظ پَنٕنۍ یے تۄہہِ حظ چھُو ٹی شٲٹ ژھٕنِو مےٚ اِروِناو کٔرِتھ سۄ آیے مےٚ اوترٕ خبر کۭتِس تہٕ تۄہہِ ژھٕنِو مےٚ تَتھ اِروِناو کٔرِتھ تَتھ ٹی شٲٹ کیٛاہ رووُ تۄہہِ تُہۍ ہے تۄہہِ حظ چھُو تَتھ اِروِناو کٔرمٕژ تُہۍ مہٕ حظ ؤنِو وۄنۍ کِہیٖنۍ تۄہہِ حظ چھُو اِروِناو تَتھ کٔرمٕژ تۄہہِ حظ ٹی شٲٹٕے خراب کٔرِتھ ہٮ۪لو تۄہہِ حظ ژھٕنِو ٹی شٲٹٕے خراب کٔرِتھ نَہ بہٕ وَنو وۄنۍ حظ وَنو بہٕ تۄہہِ شاٹَس منٛز میون غرٕض کیٛاہ چھِ مےٚ کیٛازِ حظ کوٚرمو تۄہہِ فون میون غرٕض حظ چھِ یہِ کہِ مےٚ دِیِو تُہۍ پَنٕنۍ پونٛسہٕ واپَس بیٚیہِ نہٕ حظ کِہیٖنۍ تۄہہِ ژھٕنِو مےٚ ٹی شٲٹ کٔرِتھ مےٚ چھُنہٕ مےٚ چھُ واریاہ یہِ شَرار اَمیُک

ٹھیٖک چھِ بہٕ یِمہٕ دُکانَس پٮ۪ٹھ مگر تُہۍ کٔرِو مےٚ یا دِیِو مےٚ تُہۍ پونٛسہٕ واپَس نَتہٕ دِیِو مےٚ تَتھ سُہ سیوٚد کٔرِتھ کیٛازِکہِ ہے تُہۍ نہٕ حظ چھُو نہٕ پَنٕنۍ غلطی مانٲنی اَتہِ کیٛاہ کَتھ حظ کَرو تُہۍ حظ چھُو تُہۍ حظ چھُو وَنان کہِ بٕے چھُس خبَر کُس ٹیلَر دُنیاہَس منٛز تُہۍ حظ چھُو نہٕ پَنٕنۍ غلطی مانٲنی گۄڈٕ ٲسِو حظ مانان کہِ تۄہہِ حظ چھُو غلطی تۄہہِ چھُو ٹی شٲٹ خراب کٔرمٕژ یہِ ٲسۍ تو مانان گۄ

ہے دُ بوٗزِو حظ دۄن دۄہَن منٛز مہٕ حظ گژھٕ بہٕ ویوٚٹھ اوترٕ حظ دیُت مےٚ میجَرمٮ۪نٛٹ آز حظ آسہٕ بہٕ تَمہِ کھۄتہٕ ویوٚٹھ گوٚمُت بہٕ مَہ حظ آسہٕ گوٚمُت دۄگنہٕ تَمہِ کھۄتہٕ کیٚنٛہہ تۄہہِ حظ چھُ تۄہہِ حظ چھُو ٹی شٲٹ سُومٕژ مےٚغلط بہٕ یِمو تۄہہِ دُکانَس پٮ۪ٹھ مےٚ دِیِو تُہۍ پَنٕنۍ پونٛسہٕ واپَس آ أسۍ کَرو تٔتی کَتھ اَکھ دِیِو تُہۍ مےٚ پَنٕنۍ پونٛسہٕ واپَس بیٚیہِ وٕچھوٕ اگر اگر تۄہہٕ تَگِوُ سُہ ٹھیٖک کَرٕنۍ تیٚلہِ کٔرِو اگر نہٕ تیٚلہِ دِیِو مےٚ پَنٕنۍ پونٛسہٕ واپَس اَدٕ سا السلام علیکُم بِہِو بِہِو